وعلیکُم سلام بِلکُل جِناب تُہۍ کٔرۍزیٚو کٲم اَکھ تُہۍ ییٖزیٚو تۅہہِ چھُو پتہٕے مقدم محلہٕ کتیٚتھ چھُ بِلکُل أسۍ چھِ پٹنہٕ حظ مقدم محلہٕ تتیٚن چھِ اَسہِ دُکَان گریٖن کلر بورڈ آسہِ لون پیسٹہٕ سایڈٕز بورڈ لگٲوِتھ تہٕ بہٕ ونو تۄہہِ اَتھ کُس دواہ چھُ کرُن اَتھ چھِ یہِ چھِنہٕ زیادٕ درٛۅگ تہِ پیٚوان کیٚنٛہہ یہِ چھُ ترٛیٚن ہتن تام پیٚوٕ تۅہہِ یہِ اتھ چھِ وَنان ٹرٛپٕل زڈ ارستتھ ٹھیٖک چھا بلکُل ایویلیبٕل چھُ تُہۍ ییٖزو تہٕ پَتہٕ ونہو تۅہہِ أسۍ یہِ اَمیُک پرٛوسیٖجر تہِ یہِ کِتھٕ کٔنۍ چھُ کرُن ییٚلہِ تُہۍ یتیٚتھ یِیِو أسۍ ونہو تۅہہِ سورُے کِتھٕ کٔنۍ چھُ کرُن آ چھِ یوٗریا ڈاے پوٹاش پرٛتھ کانٛہہ کھاد چھِ ییٚتیٚتھ بنان ؤرمہٕ کمپوز تہِ بنہِ بِکلُل ؤرمہٕ کمپوز تہِ چھُ بَنان آ ژٕ أسۍ کَرو اَکھ کٲم تُہۍ یِیِو یوٚتُے أسۍ دِمہو تۅہہِ ڈِسکاونٛٹ تہِ ییٚتہِ چھُ ڈِسکاونٛٹ تہِ ایویلیبٕل تہٕ آ نِیر ٹُو ایٚٹ ہنٛڈرنٛڈ روٗپیٖز پٔر بیگ چھِ پیٚوان سُہ آ ٹھیٖک چھُ تُہۍ ییٖزو یوٚتُے أسۍ کرو ڈِسکس ییٚتی حظ یہِ چھُ پانژ ہتھ گرٛام اوٚڈ کِلوٗن لِفاف یِوان یہِ چھُ پیِٚوان آبس منٛز رلاوُن اَسہِ أسۍ ونہو تۅہہِ سورُے پرٛپوزیشن کِتھٕ کٔنۍ چھِ یہِ بناوُن وَلہٕ ٹھیٖک چھُ حظ چلو